میون یُس سیٚکَنٛڈ پروڈَکٹ اوس سیٚکَنٛڈ پروڈَکٹ چھُ مےٚ اوٚنمُت زٕ ساس اَرداہَس منٛز اوٚن مےٚ سیٚکَنٛڈ اَکھ مطلب اوس واریاہ تٔمۍ مگر یُس مےٚ ووٚن مےٚ اَمِکۍ یِمہٕ نَگیٹِوٗ ایٚکٕسپیٖریَنٕس مطلب کیاہ چھِ راے کیاہ چھےٚ تَتھ مطلِق مطلب کہِ پٮ۪نٛٹ اوٚن مےٚ بازرٕ لگ بگ اوس بَہَن شَتَن اوٚنمُت مےٚ اَرداہَس منٛز چھِ مےٚ اوٚنمُت اَصٕل پٮ۪نٛٹ جیٖنٕز تَتھ کیاہ گوٚو ییٚلہِ مےٚ سُہ دۄیہِ ترٛےٚ مطلب لوگ دۄن ترٛٮ۪ن دۄہَن پَتہٕ گٔے کٲم تھوڑا کھۄت تَتھ مَل تہٕ مےٚ دوٚپ بہٕ چھلناوان یہِ ییٚلہِ مےٚ سُہ چھَلنُو گۄڈٕنیٚتھٕے درٛاو تَتھ رنٛگ تَتھ اوس تھوڑا بٕلوٗے آیہِ تَتھ درٛاو رنٛگ سورُے نٮ۪بَر گوٚو سُہ وایِٹ یہِ ہیٚکہِ گوٚو تہٕ گوٚو کیٛاہ اَتھ ملب گَرِکۍ چھِ وَنان بہہ شَتھ کٔرِتھ ژےٚ زایہِ کہہ تھانٮ۪تھ یہِ کیٛاہ گوٚو ہُہ یہِ یِم کٔرِتھ ژےٚ زایہِ یِم گٔے کۄلہِ سٲری پونٛسہٕ تہٕ چھَس بہٕ دَپان مےٚ کیاہ کوٚر یہِ یوٗتاہ اوس مطلب پَتہٕ ییٚلہِ مےٚ سُہ تھوڑا تَتھ گوٚو وا گوٚو سُہ تھوڑا وایٹ آیہِ درٛاو سُہ مطلب سفید آیہِ گوٚو سُہ پَتہٕ وارٕ وارٕ وارٕ وارٕ وارٕ وارٕ وارٕ وارٕ درٛاو سُہ واریاہ سفید گوٚو سُہ تھوڑا پَتہٕ اوس سُہ باسان زَن چھِ یہِ سفید تَتھ اوس نہٕ باسان نیوٗل رنٛگ کٔرِتھ کِہیٖنۍ تَتھ اوس نہٕ باسٲنی اَتھ منٛز چھِ کَلَر دِتھ مگر پَتہٕ اوس سُہ باسان تہِ اَصٕل خۄشوُن مگر مَل اوسُس نٮ۪ران نٔنۍ مہموٗلی لاگو دۄہَس کُن تَتھ اوس باسان مَل اَتھ کھوٚت مَل کیٛازِکہِ سُہ ہَسا گوٚو سفید واریاہ گوٚو سُہ سفید پَتہٕ اوسُس بہٕ دَپان اَتھ کرہا بہٕ کَلَر مگر بہٕ اوسُس دَپان نہ یہِ روزِ نہٕ اَتھ پٔرمِنٮ۪نٛٹ کینٛہہ یہِ روزِ نہٕ اِتھَے پٲٹھۍ یِم گژھِ بیٚیہِ چھَلو پَگاہ بیٚیہِ تہِ یہِ نٮ۪رِ اَتھ بیٚیہِ پَگاہ مَل یہِ رَنگ تہٕ مگر تَتھ یُس مےٚ گۄڈنٮ۪تھ اوٚنمُت اوس مطلب یہِ پٮ۪نٛٹ اوٚن یوٗتاہ پَتہٕ گۄڈٕ کھریو مےٚ سُہ واریاہ کھریو مےٚ سُہ بہٕ اوسُس دَ وَنۍ یہِ چھِ مُکُر پینٛٹ بیٚیہِ گوٚو مےٚ بیٚیہِ گٔے مےٚ أنٛدرٕ دِل تسلی ہے مےٚ دوٚپ یہِ کیٛاہ گوٚو یَتھ بہہ شَتھ گٔے زایہِ گَرِکیو کٔر بےٚعزتی اوسُس بہٕ وَنان یہِ چھِ مُکُرٕے پینٛٹہٕ پَتہٕ یُتھُے وارٕ وارٕ وارٕ پَتہٕ گوٚو بَسَنٛد مگر البتہ گۄڈٕ کھریٚو مےٚ سُہ واریاہ کھریو مےٚ سُہ تہٕ سُہ اوس مےٚ زِندگی منٛز میانہِ حساب واریاہ مُکُر پیٚنٛٹ باسیٚو مےٚ سُہ تمہِ ساتہٕ پروڈکٹ